ہٮ۪لو اَسلام علیکُم مےٚ چھُ ناو عسرا سعید بہٕ چھَس پامپرٕچ اکھ کوٗر آز وَنہٕ بہٕ کیٚنہہ کٲشرِس تَمَدُنَس مُتعلِق کٲشِر یُس سون ماحول چھُ یُس سون تہذیٖب چھِ یُس زَن دۄہ کھۄتہٕ دۄہ چھُ آمُت تھوڑا بہت یُس زَن کَم ہیوٗ چھُ گژھان کیازِ کہِ لُکَن منٛز چھِ تَبدیٖلی یِوان مَگر تیٚلہِ تہِ چھِ وٕنۍکٮ۪ن لُکھ یِم زَن بَرابر پَنُن یہِ تَہذیٖب تہٕ پَنُن تَمَدُن چھِ بَقرار تھاوان یِتھ پٲٹھۍ زَن اَسہِ سارنی پَے چھِ کہِ کٔشیٖرِ ہُند یُس سارنی کھۄتہٕ مَشہوٗر چھُ سُہ چھُ پٮ۪ھرَن لاگُن آ ییٚلہِ تہِ یور ونٛدَس منٛز کانٛہہ تہِ یُس کانٛہہ تہِ یور سِیاح چھِ یِوان یا کانٛہہ تہِ لُکھ یِم یور یِوان چھِ تِم چھِ وٕچھان کہِ ییٚتہِ کٮ۪ن لُکَن چھِ آسان پھٮ۪رَن لٲگِتھ یُس زَن سون تٔہذیٖبُک سانی کھۄتہٕ بوٚڈ یہِ چھِ اَکھ سانی کھۄتہٕ بوٚڈ چیٖز چھُ یِوان سٲنِس اَتھ تہذیٖبَس منٛز سُہ گوٚو سون پھٮ۪رَن پھٮ۪رَن یُس چھِ آسان سُہ چھِ آسان زیوٗٹھ اکھ پَلو یُس زَن سٕژ چھِ سُوان یہِ چھِ سٲری کٔشیٖرِ ہِنٛدۍ لاگان اَتھ چھِنہٕ یہِ کیٚنہہ کہِ بٕڑٕ ہٮ۪کہِ لٲگِتھ تہٕ لۄکُٹ ہیٚکہِ نہٕ لٲگِتھ یہِ چھِ تَمام کٔشیٖرِ ہِنٛدۍ لُکھ لاگان بٕڑٕکیو نَوجَوان شُرۍ زَنان مٔہنیوٗ پرٛٮ۪تھ کانٛہہ چھِ یہِ پھٮ۪رَن لاگان اَمہِ پھٮ۪رنٕکۍ چھِ واریاہ زیادٕ خصوٗصیات یِتھ پٲٹھۍ زَن تۄہہِ پَے آسِوٕ کہِ کٔشیٖرِ ہُنٛد موسَم چھُ وَندَس منٛز واریاہ زیادٕ تۭر چھِ ییٚتہِ آسان یُس یہِ پھٮ۪رَن چھِ آسان یہِ چھِ آسان واریاہ زیوٗٹھ بیٚیہِ چھِ آسان یہِ کھوٚل اَمہِ کِنۍ چھِ ہٮ۪کان اِنسان اَتھ منٛز کانٛگٕر اَندَر ژٲنِتھ بیٚیہِ چھُ ہٮ۪کان اَصٕلۍ پٲٹھۍ وُشنیر کٔرِتھ یعنی کہِ اَمہِ وجہ سۭتۍ چھِ آ أسۍ پنٛنہِ جِسمٕچ یۄس سٲنۍ گرمی تَمہِ ساتہٕ ضٔروٗرت چھےٚ آسان یُس پَنُن جِسم گرم تھَوُن تَتھ تَتھ ٹھنٛڈی منٛز تہِ چھِ سون برقرار روزان تہِ چھِ آسان سانہِ سون سُہ پھٮ۪رَن لاگنُک فٲیدٕ تَمہِ عَلاوٕ یِتھ پٲٹھۍ زَن تۄہہِ پَے چھُو واریاہو چھِ یِم پوٗرٕ پوٗرٕ یِم سِیاح لُکھ چھِ یور یِوان یا باقٕے لُکھ چھِ یور یِوان تِم آسن وٕچھان أسۍ چھِ ییٚتہِ کانگرِ ہُند اِستعمال چھُ ییٚتہِ یِوان کرنہٕ کانٛگٕر چھِ بیسٕکلی آسان اکھ سُہ چھِ سۄ چھےٚ آسان کترِ ہِنٛز بَنیمٕژ بِزٲتی طور سُہ چھُ کرٛال بَناوان کٔشیٖرِ منٛز تَتھ منٛز چھِ پَتہٕ أسۍ ژِنہِ ترٛاوان تِم چھِ یِوان باضٲبتہٕ طور پٮ۪ٹھ زالنہٕ تَمہِ سۭتۍ چھِ تِم تَمہِ سۭتۍ چھِ أسۍ وُشنیر چھِ تَمہِ سۭتۍ اَسہِ گژھان اَگر أسۍ وَنو آ بیٚیہِ تَمہِ علاوٕ چھِ أسۍ ییٚلہِ ییٚتہِ وَندٕ چھُ آسان کَملَن ہُند چھُ یِوان اِستعمال کرنہٕ باقِیَن باقِیَن چیٖزَن ہُنٛد چھُ یِوان ییٚتہِ اِستعمال کرنہٕ تَمہِ علاوٕ چھُ یِتھ پٲٹھۍ کٔشیٖرِ ہِنٛدۍ چاے نُن چاے چھِ واریاہ زیادٕ مہشوٗر چھِ سۄ دُنیا بَرَس منٛز سۄ نُن چاے اَگر أسۍ وٕچھو سۄ کِتھ پٲٹھۍ چھِ آمٕژ تَمیُک وجوٗد کِتھ پٲٹھۍ چھِ آمُت سۄ چھِ یِوان بِزٲتی بَناونہٕ سَماوارَس منٛز ییٚلہِ تہِ کٲنسہِ اَصٕل پٲٹھۍ آسہِ نُن چاے چیٚنۍ مَزٕدار نُن چاے آسہِ چیٚنۍ تٔمِس چھےٚ سۄ بَناوٕنۍ گۄڈٕنٮ۪تھ سَماوارَس منٛز اَصلی نُن چاے ہُنٛد مَزٕ یی تٔمِس تیٚلہِ سَماوارٕچ نُن چاے چیٚیہِ یہِ سَماوار تہِ چھِ یہِ سَماوار تہِ چھُ یہِ سَمار چاے تہِ چھِ دُنیا بَرَس منٛز واریاہ زیادٕ مَشہور بیٚیہِ حظ چھِ یِتھ پٲٹھۍ کٔشیٖرِ منٛز چھِ وَندَس منٛز حظ واریاہ زیادٕ صحتُک معاملات تہِ چھُ کیٚنہہ حد کینٛہہ حد تام چھِ تِم تہِ بِگڑان تَمہِ وجہ سۭتۍ چھِ پَتہٕ أسۍ ییٚتہِ کینٛہہ پنُن کٲشُر علاج کران یَتھ منٛز أسۍ کٔہوٕ چھِ بَناوان کٲشُر کٔہوٕ تَتھ منٛز چھِ أسۍ واریاہ کٔش ہِنٛدۍ کیٚنہہ مصالہٕ تہِ ترٛاوان تَمہِ سۭتۍ چھِ سٲنۍ یہِ چھٲتۍ وٲتۍ سٲرٕے ٹھیٖک روزان